ہیلو اسلامُ علیکم

آ وۄستہٕ نزیرٕے چھُس تُہۍ چھِو پانہٕ ٹھیٖک اصل پٲٹھۍ آ آ مَجہِ لال مےٚ سوزَے نَفَر خیریتٕے چھےٚ ہاے ہاے ہے مجہِ یہِ کیاہ چھُ مجہِ لال اتھ دٔلیل گٔمٕژ ٹٲلٕے یٲتۍ کِنہٕ تس پَلسترس تہِ چھِ گٔمٕژ پرابلم اچھا اچھا ٹھیٖک سیٖمٹ ویٖمٹ مہ اوسو کم ترومُت اچھا اچھا ٹھیٖک نَفَر کُس نَفَر اۭں یہِ ٹٲلہٕ چھا سارے باتھروٗم سٕے یوت وسان تَلہٕ ٹٲل کِنہٕ لَبن تہِ وسہِ ٹٲلہٕ تھوٚد آ مجہِ لال کٕہنۍ تہِ مجہِ لال کٕہنۍ تہِ ٹٮ۪نشن چھُنہِ ایکچوؤلی ٲسُس نہٕ بہٕ پانہٕ کامہِ آسان تِمن دۄہن کینہہ مےٚ ٲسۍ پَنٕنۍ ژراٹ زٕ ژور تِمٕے ٲسۍ شاید ؤتھۍ مٕتۍ تور ولہٕ مجہِ لال تُہۍ کٔرِو کٲم کٕہیٖنۍ تہِ پرواے چھُنہٕ کٕہیٖنۍ تہِ پرواے چھُنہٕ تُہۍ کٔرِو اکھ زٕ دۄہ صبٕر بہٕ یِم پانے اور بہٕ وٕچھِ کیاہ پرابلم چھےٚ اگر زیادٕ پرابلم ٲس بہٕ کَرٕ پانے کٕہیٖنۍ تہِ کٕہیٖنۍ تہِ پرواے چھُنہٕ تُہۍ روزیو بے فِکِر بہٕ کَرٕ پانے یہِ مَسلہٕ حل بہٕ کَرٕ یہِ پانے ٹھیٖک کٕہیٖنۍ تہ کٕہیٖنۍ تہِ پرواے چھُنہٕ بے چھا اَسہِ لایق حُکما کینہہ کینہہ چھُنہٕ کینہہ چھُنہٕ پرواے چلو مجہِ لال اچھا بِہو خۄدایس حوال اوکے